ہیٚلو اسلامُ علیکُم ہیٚلو اسلام علیکُم اَہَن حظ ٹھیٖک پٲٹھٮ۪ن اَصٕل پٲٹھٮ۪ن اَچھا اَچھا اَچھا اَچھا دوٚیمہِ پورُک چلو چلو ٹھیٖک کَمرٕ نمبر شےٚ شےٚ چھِ تۄہہِ کِنہٕ پانٛژھ آ کَمرٕ نمبر شےٚ آ چلو کٔرِو حُکُم نہَ کیٚنٛہہ چھُنہٕ پَرواے خۄدا کٔرِ سَہلٕے مےٚ چھِ یَتھ مکانَس لاگٕنۍ کٲم بہٕ لاگہٕ کٲم تَتھ مکانَس أتھۍ ییٚتہِ تُہۍ روزان چھُو اَتہِ چھِ مےٚ سٲری کَمرٕ شیرٕنۍ اَکھ زٕ کَموڈ چھِ خراب اَکھ چھُ تُہُنٛدِ کَمرُک بیٚیہِ چھِ بیٛاکھ اَکھ کَمرٕ تَمیُک تہِ چھُ خراب یِم چھِ مےٚ زٕ بَدلاوٕنۍ باقٕے گوٚو کہِ رنٛگ وَنٛگ چھِ اَسہِ کَرُن سٲرسٕے مگر تَتھ چھُو تۄہہِ اَکھ چیٖز کَرُن تۄہہِ چھُو تھوڑا بہت کِرایَس حظ بَڈاوُن کیٛازِ اَتھ بَڈِ کِراے کیٚنٛہہ نَہ وۅنۍ اَکھ چیٖز چھِنہٕ حظ بہٕ ما دِمہٕ وۄنۍ چَنٛدٕ منٛز تہِ کِہیٖنٛۍ یہِ چھِ آسان اَسہِ مان تہٕ یہِ میٖٹر ویٖٹَر چھِ یہِ چھِ گورمینٹَس اَسہِ آسان دِنۍ یوٗتاہ پاوَر ژٕ زالکھ اَچھا وۄنۍ گوٚو اَکھ چیٖز وۄنۍ کَرے بہٕ ژےٚ اَکھ چیٖز بہٕ لاگَے ژےٚ فٔسٹَس پٮ۪ٹھ الگ میٖٹر پوٚتُس زال تہٕ ژٕ کوٗتاہ لاگکھ کیٛازِ مےٚ چھِ سوٗنٛچمُت بہٕ لاگہٕ یِمَن سارنٮ۪ن کَمرَن الگ الگ میٖٹر پَنُن پَنُن میٖٹر روزیو تۄہہِ اَصٕل پٲٹھٮ۪ن پوٚتُس چھُنہٕ پرٛابلِمٕے زال تہٕ کوٗتاہ زالکھ پاوَر کیٛازِ ژٕ وُچھ بیٚیہِ دٔچھُن کھووُر وُچھ تہٕ باقٕے تہِ چھِ ییٚتٮ۪ن ہمساے وغیرہ کِراے دار چھِ تِم تھاوان ژٕ وُچھ تہٕ تِمَن تہِ ریٹ بیٚیہِ تِمَن تہِ وُچھ تہٕ ژٕ فیسَلٹی سٲنِس تہِ وُچھ تہٕ فیسَلٹی بیٚیہِ چھِ یہِ سورُے کیٚنٛہہ چھُ کہِ سُہ مین چوکَس منٛز چھِ نہَ وۄنۍ چھِ اَکھ چیٖز بوز حظ مےٚ آیہِ اوترٕ پٮ۪ٹھ واریاہ کَسٹمَر تِم ٲسۍ مےٚ دِوان ڈَبُل ریٹ تہِ مگر مےٚ کوٚڑمکھ نہٕ ژٕ کِہیٖنٛۍ تہِ کیٛازِ ژٕ چھُکھ مےٚ پرٛون کَسٹمَر بہٕ کیٛازِ کَرٕ ژےٚ سۭتٮ۪ن ژےٚ سۭتٮ۪ن کیٛازِ کَرٕ بہٕ یہِ غلط کیٛازِ ژٕ چھُکھ مےٚ گۄڈنیُک اَتھ بِلڈِنٛگ منٛز گۄڈنیُک کَسٹمَر بیٚیہِ چٲنۍ شُرۍ وُرۍ یِم چھِ بِچٲرۍ وۄنۍ اَسہِ چھِ پانہٕ ییٚتہِ بنیٛومُت سُہ فیملی ماحول تہٕ بیٚیہِ چھِنہٕ یِم تنٛگ ونٛگ تہِ کَران کیٚنٛہہ نَتہٕ چھِ ییٚتہِ کِراے دارَن چھِ أسۍ دَپان ہَے فیملی وول گژھِ نیرنٕے کیٛازِ یِم شُرۍ چھِ تُلان تفریٖق بیٚیہِ چھِ آسان ییٚتٮ۪ن سڑکہِ پٮ۪ٹھ مینَس پٮ۪ٹھ کِرکَٹ گِنٛدان کیٛاہ تھانٮ۪تھ مگر وۄنۍ اِنشاء اللہ وۄنۍ چھِ اَکھ چیٖز تہٕ بُتھِ چھِ زٕ رٮ۪تھ تۄہہِ پرٛارُن زٕ رٮ۪تھ گٔژھِتھ گَژھِ جوٗن جوٗن جُلائی تہٕ بہٕ تہِ لاگہٕ اَصٕل پٲٹھٮ۪ن لاگہٕ بہٕ اَتھ رنٛگ تہِ دِمٕے بیٚیہِ دِمٕے بہٕ کَموڈ تہِ شیٖرِتھ تہٕ پَرواے چھُنہٕ کیٚنٛہہ آہ نہَ نہَ نہَ نہَ نہَ نہَ نہَ نہَ نہَ اِنشاء اللہ کیٚنٛہہ چھُنہٕ پَرواے دٔپزٮ۪س یِژھ جاے بَنی نہٕ مین چوکَس منٛز چھِ یہِ جاے بۄن چھکھ وَسان اَتٮ۪ن چھِ آسان باضٲبطہٕ سورُے مارکیٹ چھِ ایٚوَلیبُل سورُے کیٚنٛہہ چھُ آسان اَتٮ۪ن باقیَن وُچھ تہٕ أنٛدرٕ کوچہِ گَلٮ۪ن منٛز بیٚیہِ چھِنہٕ آسان تِمَن پھُٹۍمٕتۍ مَکان تِم چھِ رَٹان پانٛژھ پانٛژھ شےٚ شےٚ ساس رۄپیہِ کِراے اَدٕ ہاے بہٕ چھُسٕے ژےٚ سُے ریٹ یُس مےٚ دَہ ؤری برٛونٛہہ ٲسٕے ریٹ سۄے ریٹ چھُسٕے ژےٚ بہٕ دِوان وُنکٮ۪نَس تہٕ باقٕے چھِنہٕ پَرواے کیٚنٛہہ بہٕ لاگناو الگ تہِ نہَ نہَ نہَ نہَ کُنہِ قٕسمُک نہَ البتاہ نَیہِ ییٚلہِ بہٕ کٲم لاگٕہ تَمہِ ساتہٕ ترٛٲوزِ مےٚ رۄپیَس پانٛژھ دَہ ساس رۄپیہِ ایڈوانس آ